بَڑیٚن دۄہَن پیٚٹھ کم کم سِنۍ چھِ أسۍ رنان أسۍ چھِ رنان بَڑیٚن دۄہَن پیٚٹھ ژامن چھِ رنان ٹماٹر چھِ رنان کۄکُر چھِ رنان أسۍ چھِ رِستہٕ بناوان أسۍ چھِ کوٚرمہٕ بناوان أسۍ چھِ یہِ سادٕ ماز رنان أسۍ چھِ کانٛہہ کھیٚیہِ کَٹہٕ ماز تٔمس کیُتھ چھ کانٛہہ یُس بیٚمار چھُ آسان تٔمس خٲطرٕ چھِ أسۍ کَٹہٕ ماز انان ییٚلہِ اَسہِ بوٚڑ دۄہ آسہِ بیٚمار خٲطرٕ چھِ أسۍ انان کَٹہٕ ماز پَننہِ خٲطرٕ چھِ أسۍ کباب رِستہٕ سادٕ ماز کوٚرمہٕ بناوان ژامَن رنان کوٚکُر رنان بیٚیہِ چھِ سبزی ہنا تہِ لَرِ بناوان تھاوان چھِس لَرِ سبزی ہنا تہِ یمن بَڑیٚن دۄہَن پیٚٹھ چھِ أسۍ رنان یِمٕے سِنۍ